ٹرٛیٚڈِشنَل اواکِپیشَن یا قدیٖم تِم زَمانہٕ سُہ کار یُس زَن کٲشِر لوٗکھ پَنُن روزگار پَکناونہٕ خٲطرٕ ٲسۍ کران تَتھ منٛز اوس ساروٕے کھۄتہٕ گۄڈٕنیٛک چیٖز سۄ گٔے زٔمیٖندٲری زٔمیٖندٲری چھِ سۄ اکھ چیٖز یۄس کٔشیٖرِ ہنٛدِ مطلب کُنہِ تہِ جایہِ گٔژھِو پرٛٲنہِ زَمانہٕ تُہۍ تۄہہِ ٲس تَتہِ اَکُے چیٖز سۄ ٲسۍ زٔمیٖندٲری تِکیٛازِ اِنڈسٹرٛیلایزیشَن یا یہِ نٔووٚ نٔوٚو ٹیٚکنالوجی ٲسۍ نہٕ آمژٕ کِہیٖنۍ ییٚمہِ کٔنۍ چھِ ٲسۍ سٲلِم پرٛیٚفر کران تَتھ زَمانس منٛز أسۍ کرو ایٚگرِکَلچر مطلب أسۍ کرو کھیتی باڈۍ یا أسۍ کرو زٔمیٖندٲری اَتھ منٛز اوس اکھ نَفر یِم تہِ چھِ گھرَس منٛز بٲژ ٲسۍ زَنہِ موٚہنی سٲلِم ٲسۍ زٔمیٖندٲری کران زَنہِ ٲس وٲرۍ کھنان زَنہِ ٲس وٲر شیران زَنہِ ٲس ژوٗنٛٹھۍ کُلیٚن سۭتۍ کران زَنہِ ٲس تِمَن چَمنَن سۭتۍ کران زَنہِ ٲس تِمَن گۄڈٲے مطلب سٲلِم کیٚنٛہہ ٲس زَنہِ وُچھان تِم موٚہنی تہِ ٲسۍ تی کران موٚہنی ٲسۍ گژھہِ یُس ٲں نَفر آسہِ ہے یا گامسٕے منٛز گژھان تہٕ اکھ أکِس پَلزٕنۍ تِمن حظ چھُ یہِ تہٕ تِم تہِ ٲسۍ مزوٗری کران باقٕین تہٕ ٲسۍ تِم اَنان تِمٔے پونٛسہٕ زیٖنہِ پونٛسہٕ زیٖنِتھ تِمَے اوس اکھ گھرٕ پَکان یا واریاہ زیادٕ مطلب تِجارَت تہِ اوس گژھان تم تَتھ ٹایمَس منٛز لۄکٹُے مۄکٹُے مَگر تِجارَت اوس گژھان تَتھ منٛز ٲسۍ أسۍ گھرِ تہٕ کیٚنٛہہ سَبزی کرہاو تَیار یا ایٚگریٖکَلچرو سۭتۍ یا زٔمیٖندٲری سۭتۍ یُس تہِ میٚوٕ اوس نیران تَمہِ کٕنۍ اوس سُہ ٲسۍ سُہ مطلب وۄبداوان تہٕ پَتہٕ ٲسۍ سُہ نِوان شہر یا نیٚبر نِوان تورٕ ٲسۍ آمدٔنی یِوان سۄ ٲس اسہِ گھرِ چھِ لَگان پانَس یا تِم یِم یِم کار ٲسۍ کران تِمَن اوس نہٕ پونٛسہٕ میلان تہٕ تِم ٲسۍ تَمہِ سۭتۍ پَنُن روزگار چلاوان اَتھ منٛز ہسا آیہِ اِنولوٕڈ واریاہ ٹایم چوٗنٛکہِ تَتھ زَمانہٕ پٮ۪ٹھہٕ یَتھ زَمانَس تانۍ ہسا گوٚو واریاہ زیادٕ چینٛج زٔمیٖندٲری منٛز آیہِ واریاہ زیادٕ چینٛج چوٗنٛکہِ اکھ چیٖز گوٚو یُس زَن لوگو پَرُن لوٚگ ایٚگریٖکَلچرَس متعلق ساینَسَس متعلق یِمو ہسا زون کہِ ایٚگریٖکَلچر یہِ چھُ اکھ چیٖز ییٚمہِ سۭتۍ أسۍ پَنُن گھرٕ ہیٚکو آرام سان پَکنٲیِتھ چوٗنٛکہِ ساینَس ٹیٚکنالوجی وٲژ لوٗکو لوگ ہیٚچھُن وارٕ وارٕ یِمَن ہسا باسیٛاو ایٚگریٖکَلچر زٔمیٖندٲری ہسا چھِ پھٕلِتھ یہِ ہسا چھِ دُنیاہَس منٛز پھٕلِتھ دُنیاہَس منٛز نَہ سا چھُ اَمہِ وَرٲے روزنُک کانٛہہ سَہارٕ تِکیٛازِ یُس تہِ کھیٚن أسۍ کھیٚوان چھِ سُہ چھِ کران اکھ زٔمیٖندار بَناوان زٔمیٖنَس منٛز چوٗنٛکہِ دُنیا چھُ سٲلِم أتھۍ کھیٚنس پٮ۪ٹھ ڈِپیٚنٛڈ یہِ ہسا چھُ کٔشیٖرِ ہنٛد زیٛوٗن یہِ اکھ اصٕل چیٖز تٕم پَکناوَن پَنُن روزاگار اَمہِ سۭتۍ تتہِ پٮ۪ٹھ لوگ لگ مطلب ٲں تَتھ برٛونٛہمِس زَمانَس منٛز ٲس نہٕ دوا چھَکان کانٛہہ برٛونٛہمِس زَمانَس اوس نہٕ لوٗکَن پَیی کَٹٲے کر چھِ کرٕنۍ برٛونٛہمِس زَمانَس اوس نہٕ لوٗکَن پیی گۄڈٲے کر چھِ کرٕنۍ برٛونٛہمس زَمانَس منٛز اوس نہٕ لوٗکَن پیی خاد کۄس چھِ ترٛاوٕنۍ آب کر چھُ دیٛن یِمَن مطلب کیٚمۍ چھِ وۄتھان یَتھ کُلیٚن یِمَن کیٛاہ چھُ کَرُن اَصلی میٚوٕ خٲطرٕ کیٛاہ کُس چیٖز چھُ یِمَن دیٛن کُس چیٖز چھُ تَتھ ژَٹُن أنٛدۍ أنٛدۍ گاسہٕ چھا تھاوُن کِہیٖنۍ چھُ نا تھاوُن مگر یِتھُے ہسا ساینَس آو یِتھُے ہسا ٹایم گوٚو اسہِ ہسا زون کٔشیٖر ہنٛدیٛو لوکو ہسا زون زِ اَتھ ہسا چھُ پیٚوان أمہِ آیہِ أمہِ آیہِ کَرٕنۍ گۄڈٲے چھِ پیٚوان کَرٕنۍ کھاد چھِ پیٚوان ترٛاوٕنۍ یَتھ ٹایمَس پٮ۪ٹھ چھُ پیٚوان یہِ دوا ژَٹُن یہِ دوا چھَکُن اَتھ یِم گۄڈٲے حظ چھِ پیٚوان کَرٕنۍ آب چھُ پیٚوان لاگُن تہٕ تَمہِ ہسا سۭتۍ ووت واریاہ زیادٕ فٲیدٕ کٔشیٖر ہِنٛدِس یُس ٲں اکھ زٔمیٖندار اوس آسان تہٕ أمۍ سٕنٛدِس روزگارَس منٛز آیہِ واریاہ زیادٕ فٲیدٕ مَنٛد چوٗنٛکہِ سُہ اوس واریاہ زیادٕ محنتی کٔشیٖر ہنٛدۍ لوٗکھ ٲسۍ واریاہ زیادٕ محنتی یِموٚو ہسا ہیٛوچھ وارٕ وارٕ تِمَن لوٗکَن نِش یِم زَن زانان ٲسۍ اسہِ ہسا ہیٚچھنٲی تِمو تہٕ اسہِ ہسا وُچھ ٹایم ٹُو ٹایم یہِ ہسا چھُ گژھان واریاہ زیادٕ انوالو اَتھ منٛز آیہِ واریاہ زیادٕ چینٛجِز فار ایٚگزامپٕل آز چھِ یِوان نیٚبرٕ پٮ۪ٹھ تِم کُلۍ تارنہِ ژوٗنٛٹھۍ کُلۍ یِم ہسا اصٕل مال چھِ دِوان اسہِ ہسا لٲگۍ ہاے ڈیٚنسِٹی ہاے برٛڈایزیش لٲجۍ اورگینِک فارمِنٛگ لٲجۍ ییٚلہِ اَمہِ سۭتۍ واریاہ زیادٕ نٔے نٔے مینوٲرٕس ٲے نٔے نٔے فٔرٹِلازٲرٕس ٲے نٔے نٔے پیٚسٹِسایڈٕس ٲے اِنسیٚکٹِسایڈٕس ٲے یِم زَن سٲلِم دوا چھِ کَنٹرٛبٖٛوٗٹ کران سانہِ بیٚٹرمیٚنٛٹ خٲطرٕ ییٚمہِ ساتہٕ سُہ اسہِ فٲیدٕ أکِس زَمیٖندار زٔمیٖندارَس فٲیدٕ زٔمیٖن تہِ چھُ بَچان نۄقصان نِش تہٕ اسہِ ہسا چھُ پَنُن روزگار پَکان